آ بہٕ ہٮ۪کہٕ ؤنِتھ تِم چلینٛج یِم مےٚ لایفہِ منٛز گٔے گۄڈٕنٮ۪تھٕے گٔے کٲم بہٕ ٲسٕس پَران ٹی ڈی سی کوٚر مےٚ کٕلیر ٹوٗ تھَاوزَنٛڈ ٹُوٮ۪لَس منٛز پَتہٕ گٔے کٲم بہٕ ٲسہٕ مےٚ گوٚو پالٹےٚ پَتہٕ دیُت مےٚ اٮ۪نٹرٛٮ۪نٕس کوٚر مےٚ کٲم گٔیَس بہٕ پالِٹٮ۪کنیٖک کالجہِ کالیج پتہٕ گوٚو تٔتھۍ سۭہ تٔتھۍ سۭتۍ گوٚو ؤری کھَنٛڈ گوٚو مطلب ٲسٕس پَکان ؤرِیَس کھنٛڈَس اَصٕل پٲٹھۍ تٔتھۍ دوران گٔے اَسہِ ممی بٮ۪مار تٔمِس گوٚو ڈِڈٮ۪کٹ کینسَر پَتہٕ لٔجِس بہٕ گَرِ آوُر تٔمۍ سٕے سۭتۍ تٔمِس وَ پَلو چھلٕنۍ رَنُن کَرُن سورٕے کوٚر مےٚ پَتہٕ گَرِ یہِ مطلب گَرَس کُن یہِ پَتہٕ کٔر کٔہ مےٚ کٲم تٔتھۍ دوران گٔے کٲم کوٚر اَسہِ پَتہٕ دیٖدیَن خاندَر پَتہٕ زاے تِمن بَچہِ وچہِ تہٕ گوٚو تٔتھۍ دوران تِمَن زاے بَچہِ وَچہِ تِم تہِ پَبزٲے مے پَتہٕ گوٚو اَسہِ واریاہ ٹینشَن گَرَس منٛز أتھۍ دوران گٔے کٲم گوٚو مےٚ اینکلَس تہِ ڈٮ۪تھ أتھۍ دوران سُہ ؤری تہِ اوس واریاہ اَسہِ مطلب دُکھُت ؤری ٲتھۍ دوران دوران گٔے کٲم گوٚو اَسہِ واریاہ مےٚ گوٚو واریاہ ٹینشَن مٔمی گوٚو ٹینشَن مگر اَسہِ ہٲر نہٕ ہٮ۪مَتھ کِہیٖنۍ نہٕ مٔمی ووٚن دوٚپُن کینٛہہ چھُنہٕ گوٚبُر ژٕ ما ہار ہٮ۪مت ژےٚ چھُے اللہ تعالیٰ ہَن دیُتمُت صبٕر ژٕ ہٮ۪ککھ کینٛہہ نتہٕ کینٛہہ کٔرِتھ پَتہٕ کٔر مےٚ أتھۍ دوران کوٚر مےٚ پَتہٕ کٲم اَسہِ کوٚر پَتہٕ مطلب آیہِ اَتھ کیاہ وَنان بٲے کاکَنۍ آیہِ مہٕ بیٚنٮ۪ن کوٚر خاندر چھُ چَلان اوٚسہٕ تان لایِف ٹھیٖک پَتہٕ گٔے کٲم پَتہٕ کٔر مےٚ آنلایِن بِزنِس سِٹاٹ اَسہِ ٲس نہٕ اِنکَم مَطلَب مٔمی سۭتۍ لوٚگُس سورُے خرچہِ گوٚو تُکنُے پَتہٕ ٲس نہٕ اَسہِ تیٖژاہ اِنکَم تہِ کِہیٖنۍ نہٕ باغَن تہِ اوس نہٕ یِوان کِہیٖنۍ نہٕ پَنُن مطلب ہاکھ بَتہٕ ٲسۍ کھٮ۪وان تہٕ اَتھ اَتھ دوران دوران گٔے کٲم پَتہٕ کوٚر مےٚ پَنُن بِزنِس سِٹاٹ ییٚلہِ بِزنِس کوٚر مےٚ آنلایِن کٔر مےٚ بِزنٮ۪س سِٹاٹ زیوٗن مےٚ مطلب رۄپِیَس دہ ساس وُہ ساس رۄپیہِ ترٛوو مےٚ پَنُن مطلب کَپر دُکان وٕنۍکٮ۪س چھَس بہٕ بیٚیہِ کوٚر مےٚ کَمپیوٗٹَر کورس تہِ أتھۍ دوران آیے مےٚ پَتہٕ جاب تہٕ مگر کوٚرُن نہٕ پَتہٕ کِہیٖنۍ نہٕ وٕنۍکٮ۪س چھَس بہٕ بِزنِس کَران تتھ بِزنِسَس منٛز چھُ وا واریاہ مےٚ فٲیدٕ تہِ وٕنۍکٮ۪س بہ